سانہِ کٔشیٖز منٛز چھِ واریاہ ڈِسٹرک یِمو منٛز پانٛژھ ڈِسٹرکن ہُند ناو چھُ بڈگام سری نَگر شُپین اَننت ناگ بارہمولہ